السلام علیکُم وعلیکُم اَلسلام وَرحمتُہ اللہِ وَبَرَکاتہوٗ ہے حَضرت ٹھیٖک چھِوا شُکُر اَلحمدُ اللہ صحت چھا ٹھیٖک گرٕ بار چھا خٲریَتھٕے سٲری چھِوا ٹھیٖک پٲٹھۍ شُکُر الحمدُ اللہِ ربِ العالَمیٖن تُہۍ چھِوا نَصیٖر احمد آ بہٕ چھُس تُہُنٛد باپٲرۍ حظ پرٛٮ۪زنٲیوا آ مےٚ دوٚپ یہِ تۄہہِ کوٚت وٲتۍوُ ڈوٗنٮ۪ن نہ تۄہہِ کیٛاہ کوٚروُ کوٚت وٲۍتوُ تۄہہِ پھٕٹرٲیوا کیٚنہہ تۄہہِ کٔروا کُنہِ پیکِنٛگ تُہۍ چھِوا وٕنہِ آبَس منٛزٕے تھٲوِتھ تِم کِنہٕ تُہۍ چھِو تۄہہِ چھُو وٕنہِ پھٕٹراونَے اَچھا اۭں اکھ لاٹ چھِ تَیار مَگر کَمہِ منٛز چھِ سُہ لاٹ تَیار سُہ چھا زاگہٕ سُہ چھا یہِ پھاڑ کِنہٕ سُہ چھُ برابر گول چِٹہٕ سَفید آ پیکِنٛگ کِتھ کٲٹھۍ کٔروٕ تۄہہِ تِمَن جِلدٕ ڈَبَن منٛزٕے کٔروٕ پیک کۭتیٛاہ کِلوٗ تھٲیوُ تۄہہِ تَتھ منٛز تُہۍ تھٲیوُ دَہَے دَہَے کِلوٗ تِمَن منٛز آ آ تُہۍ کٔرِو کٲم تَلہٕ ترٲیِو تُہۍ تَتھ گاسہٕ بوٚد کھنٛڈ نہ لگ بگ مۄٹھ ہِش یِتھ کٔٹھۍ لَگہِ کٲشِر پٲٹھۍ ژوٗنٛٹھٮ۪ن چھِ نہ گاسہٕ ترٛاوان تَلہٕ تِتھَے پٲٹھۍ ترٲیِو تُہۍ ڈَبَس گاسہٕ مۄٹھ ہِش کھنٛڈ تَلہٕ زٕ کِلوٗ کٔڑِو تُہۍ تِمَن نیٚبَر کیٛازِ بٕتھِ چھُنہٕ مارکیٹ تَمہِ آیہِ کینٛہہ اَگر ڈَبہٕ دَہ ہُرٮ۪ن رۄپیہِ دَہ ہُرٮ۪ن سُہ چھُ فٲیدٕ آ بیٚیہِ یُس اَگر چھِ زَگ گوٗج چھَنا اَتھ بہٕ چھُس وَنان یۄس اَتھ تھوڑا چھِ زَگ نیران اَتھ گوٗج وۄنۍ کٔرۍزیو فِلحال پینٛڈِنٛگ ہَسا سوٗزیو نہٕ کینٛہہ اَوا لَگس آ سۄ سوٗزیو نہٕ کیٚنہہ بہٕ چھُس نہٕ آز مارکیٹ کیٚنہہ آز چھُ بدل نَفر مےٚ مارکیٹ گوٚمُت بہٕ چھُس آز گرے مےٚ دوٚپ آز کرٕ بہٕ یِمَن پَنٛنٮ۪ن یارَن دوستن فونہ وونہ بہٕ وٕچھِ کوٚت وٲتۍ یِم کیٛاہ کوٚرُکھ وارٕ کارٕ پَگاہ کھسہٕ بہٕ اوٗرۍ اِنشاء اللہ دِمہٕ بہٕ پَگاہ اَپٲرۍ یِمَن نَظرا نہ کٲلۍ کٮ۪تھ وَسہٕ بہٕ مارکیٹ بہٕ چھُس دَپان وۄنۍ یہِ تۄہہِ ٹھیٖک باسیو اَگر تۄہہِ باسِوٕ بہٕ سوزٕ کٲلۍ کٮ۪تھٕے یہِ پانہٕ مارکیٹ گٔژھِتھ یا نہ تہٕ چھُ مےٚ نَفر تَتہِ اَگر تۄہہِ باسوٕ سُہ چھُ ٹھیٖک تہٕ پَرواے چھُنہٕ کیٚنہہ تیٚلہِ ہیٚکِو تُہۍ سوٗزِتھ اَگر نہٕ تۄہہِ باسوٕ سُہ چھُ ٹھیٖک کیٚنہہ تیٚلہِ ہیٚکِو تُہۍ پرٛٲرِتھ کٲلۍ کٮ۪تھ آسہٕ بہٕ آ پَگاہ کھسہٕ بہٕ وارٕ کارٕ اوٗرۍ پَگاہ وٕچھِ بہٕ تۄہہِ کیٛاہ چھُو کوٚرمُت کَمہِ حِسابہٕ چھِو تُہۍ پٔکۍمٕتۍ نہ اَوا اَدٕ تُہۍ ییٖتو وارٕ کارٕ أتھی سُہ تھٲیزیو تُہۍ دۄیے سایڈٕ ہول کٔرِتھ نہ نہ دۄن سایڈَن تھٲیِو تُہۍ ہول کٔرِتھ بَس زیٛا زیٛادٕ کٲشِر پٲٹھۍ گژھِ نہٕ تَمہِ منٛز گگُر واتُن کیٚنہہ ہول گژھِ تَمہِ آیہِ لۄکُٹ آسُن آ گَگُر گژھِ نہٕ واتُن کیٚنہہ تَمہِ آیہِ گژھِ ہول آسُن لۄکُٹ آ بیٚیہِ کوٚرُکھ بیٚیہِ کورُکھ آ بیٚیہِ کٔرِو زیادٕ کوٗشِش نہ یُس یہِ پھاڑ ہُہ چھُ نہ پھاڑ اَتھ کٔرِو زیادٕ کوٗشِش پھاڑ کَڑنٕچ بیٚیہِ گول پوٗرٕ کَڑنٕچ کیٛازِ گٲلِس چھِ آز پوٗرۍرٕے آز چھُ ساڑ ٲٹھ شَتھ گژھان کِلوٗ کیٚنہہ اَوا ییٚلہِ نہ زیادٕ پوٗٹِش کٔرِو نہ یہِ گول کَڈنُکُے زیادٕ یُس سُہ ژۄشوَے گوجہِ اِکوَٹہٕ ٲسۍ نیران اَتھ چھُ مارکیٹ روزان اَصٕل ونان چھِ گوٗج تہِ اَصٕل تہٕ تَمہِ آیہِ چھُ اَتھ مارکیٹ واریاہ بہتر روزان اَدٕ سا چلو وَل پَرواے چھُنہٕ کیٚنہہ بہٕ کھَسہٕ صُبحَن اوٗرۍ تہٕ چلو اَلسلام علیکُم